ہیٚلو سلام علیکُم تُہۍ چھُو حظ میک اَپ آٹِسٹہٕ بہٕ حظ چھَس ماڈَل مےٚ اوس میک اَپ کَرُن حظ مےٚ چھُ فوٹوٗ شوٗٹَس گژھُن تہٕ تَمہِ خٲطرٕ گٔژھٕس بہٕ واریاہ اَصٕل لُک دِنۍ چلو شُکریہ